وعلیکُم سَلام اَہَن حظ أسۍ چھِ سمیٖنا ؤنِو

ٹھیٖک تۄہہِ اَچھا تۄہہِ کٔمِس خٲطرٕ چھُو یِم ضروٗرت پانَس ہا کِنہٕ اَچھا ٹھیٖک دَپ لۅکچہِ کورِ مطلب تٔمِس آسہِ خانٛدَر وانٛدَر ما چھُس اَچھا وَردَن وَردَن ؤنِو تُہۍ وَردَن آسہِ وَردَن نِیو سوٗٹ اَز چھِ ٹھیٖک اَز چھِ مارکیٹَس منٛز زیادٕ چَلان پاکِستانی لان سوٗٹ چھِ چَلان یا برٛاسوٗ چھُ چلان اَچھا ٹھیٖک مےٚ چھِ میٛٲنِس دُکانَس پٮ۪ٹھ چھِ رینٛج حظ ییٚتہِ چھِ گژھان بہٕ چھَس نہٕ کٕنان سُہ سَستہٕ مال کیٚنٛہہ میٛٲنِس دُکانَس پٮ۪ٹھ میلوٕ تۄہہِ اَصٕل کالٹی تہِ تہٕ کانٹِٹی تہِ اَصٕل واریاہ اَصٕل برینڈِڈ چھِ مےٚ واریاہ اَصٕل سوٗٹ ٲمٕتۍ نٔے یَوَے انشاء اللہ اِنشاء اللہ آسہِ نہٕ میٛٲنِس مالَس منٛز کٕہٕنٛے تہِ یہِ تُہۍ ییٖزیٚو یور حظ سیوٚدُے یی زیٚو تُہۍ میٛٲنِس یَتھ دُکان اَتھ چھُنہٕ ناو سمیٖنا بُٹیٖک تُہۍ ییٖزیٚو یور میٛٲنِس دُکانَس پٮ۪ٹھ میٛون نمبر چھُ یِہَے آ ٹھیٖک ٹھیٖک تۄہہِ چھُو اَصٕل کوٚرمُت تۄہہِ کوٚروٕ فون کیٚنٛہہ چھُنہٕ مےٚ چھِ آسان دُکان حظ دَہہِ بَجہِ پٮ۪ٹھ ژورَن تانۍ یَلہٕ دُکان چھِ مےٚ آسان بہٕ ہیٚکہٕ یِتھٕ کٔنۍ تہِ سوٗزِتھ تہِ چھُنہٕ مَسلہٕ وۅنۍ تُہۍ وُچھو دُکانَس پٮ۪ٹھ پانہٕ کٮُ۪تھ کیٛاہ باسہِ کَلَر کٮُ۪تھ آسہِ تُہۍ أنۍزِہون سۄ بچی پانَے سۭتۍ أسۍ چھِ أتۍتھٕے أتۍ تھٕے شہیٖد پارکہِ تھوڑا اُکنُے تھوڑا پَکُن کۄل کۄلہِ اُکنٕکۍ چھِ أسۍ تُہۍ کٔرۍزیٚو فون آ تُہۍ کٔرۍزیٚو فون تہٕ کیٚنٛہہ چھُنہٕ پَرواے بہٕ دِمہٕ تِم سوٗٹ یِم تہِ تۄہہِ ایٚویلیبُل یہِ ہاے یہِ ضروٗرت چھِ یُس نہٕ آسہِ تہِ بہٕ اَنناو کیٚنٛہہ چھُنہٕ ضروٗرت کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ یِنو پَنٕنۍ سوٗٹ اَصٕل ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ تُہۍ ییٖزیٚو تُہۍ ییٖزیٚو پگاہ سَمکھِزِ مےٚ تُہۍ اَسہِ ٲسۍ نا ویسے دَہہِ بَجہِ پٮ۪ٹھ ژورَن تانۍ ایٚویلیبُل ییٚژِ بَجہِ تُہۍ ییٖزیٚو تٔژِ بَجہِ تہٕ بہٕ چھَسو تٔتھی کیٚنٛہہ چھُنہٕ پَرواے کَلر تہِ اَصٕل سٲرٕے برینٛڈ تہِ کَلَر تہِ واریاہ قٕسمٕکۍ سوٗٹ چھِ وُنکٮ۪س چھُ نوٚو مال آمُت رَاتھٕے آ نَرٕم نَرٕم اِنشاء اللہ آسہِ ریٹ تہِ اَصٕل ریٹ تہِ دِمہٕ بہٕ اَصٕل جیٚنِوَن کیٚنٛہہ چھُنہٕ پَرواے اَچھا چلو وَلہٕ حظ نہَ کہِ تُہۍ یِیِو نا پانَے تُہۍ وُچھِو پانے حظ اَچھا چلو چلو تیٚلہِ کَرو صُبحن مُلاقات حظ اِنشاء اللہ اَچھا اسلامُ علیکُم اَچھا سلامُ علیکُم